چاے چھُ سارنٕے خۄش کَران تہٕ اَسہِ تہِ چھِ چاے واریاہ زیادٕ پَسنٛد چاے بَناونہٕ باپَتھ چھِ اَسہِ دۄد آب تہٕ مَسالہٕ لَگان چاے بَناونہٕ برونٛہہ چھِ أسۍ گۄڈٕنیٚتھ آب صحیح گرمٲوِتھ تَتھ منٛز چاے تراوان تہٕ چایہِ ہُنٛد رَنگ وَزُل گٔژھِتھ تَتھ منٛز دۄد تہٕ مصالہٕ تہٕ کھنڈ ترٛاوان تہٕ گرٛٮ۪کھ دِوان گرٛیکھ یِتھ چھِ سٲنۍ چاے تیار سَپدان